ٹیلی وِجنَس پٮ۪ٹھ چھِ مےٚ واریاہ فیورِٹ شو سیٖریَلَن منٛز چھِ مےٚ تیرے بِن زِندگی گُلزار ہے ہمسفر بانو جا محبت تُجھے الوِدا کَر دِیا پَسَنٛد رِیَلٹی شوٚوَس منٛز چھِ مےٚ بِگ باس پَسَنٛد کامٮ۪ڈی شوٚوَس منٛز چھِ کَپِل شرمی تہٕ کَپِل شَرما کا کامٮ۪ڈی شو پَسَنٛد ڈرٛامِہَس منٛز چھِ مےٚ سُسرال سِمَر کا ہَمسفر زندگی گُلزار ہے یِم یِم ڈرٛیما واریاہ ڈرٛیما پَسَنٛد ڈرٛامہَس سیٖریَلَن منٛز چھِ مےٚ پَسَنٛد جا محبت تُجھے الوِدا کَر دِیا تِکیٛازِ سۄ چھِ لَکچہٕ لَکچہٕ خوشیو خٲطرٕ پَنُن مُحبت داوَس پٮ۪ٹھ لَگاوان سۄ چھِ گاڑِ ہِنٛدۍ خٲطرٕ لَکچہٕ خوشیو پَلوَو خٲطرٕ سُہ اِنسان پانَس نِش دوٗر کَران یُس تٔمِس زندگی منٛز ساروی کھۄت وٮ۪ژھان چھُ آسان ساروی کھۄتہٕ مُحبت چھُ کَران آسان تہِ تِہِنٛز اٮ۪کٹِنٛگ چھِ مےٚ تِتھ کٔنٮ۪تھ چھِ باسان زَن چھِ یہِ زندگی ہُنٛد پٔزی مطلب یہِ چھُنہٕ باسنٕے کہِ یِم چھِ سیٖریَل یا ڈرٛاما زَن چھِ باسان کہِ یِم چھِ پٔزی اِنسان کَران یہِ چھِ اَکھ حقیٖقَت بیٚیہِ چھِ مےٚ رِیَلٹی شوٚوَن منٛز بِگ باس پَسَنٛد تِکیٛازِ بِگ باسَس منٛز چھِ یِم اٮ۪کٹَر چھِ آسان ہیٖرایِن چھِ آسان ہیٖرو چھِ آسان یا باقٕے یِم ٹی وی یہِ ڈرٛامہَس منٛز چھِ سیٖریَلَن منٛز چھِ اٮ۪کٹِنٛگ کَران فِلمَن منٛز چھِ اٮ۪کٹِنٛگ کَران تِم چھِ تَتٮ۪ن اَلگ آسان مگر ییٚلہِ بِگ باس یُس رِیَلٹی شو چھِ تِم چھِ تَتھ منٛز پَنٕنۍ تِہِنٛز رِیَل پٔرسٕنیلٹی چھِ پَے لَگان تِہُنٛد بِہیویَر کیُتھ چھِ باقِیَن سۭتۍ آسان تِمَن کِتھ کٔنٮ۪تھ چھِ شرارَتھ کھسان تِم کِتھ کٲٹھٮ۪ن چھِ اٮ۪نٹَنٹین لٕکَن کَرناوان تِم کِس اٮ۪کٹِنٛگ چھِ کَران اَسہِ چھِ سیٖریَل وٕچھان تَتھ منٛز چھِ أسۍ اَکھ کِردار وٕچھان مگر یُس بِگ باس رِیَلٹی شو چھِ تَتھ منٛز چھِ تِہِنٛز حقیٖقت وٕچھان کہِ یِمَن کِس پٔرسٕنیلٹی چھِ رِیَل لایفہِ منٛز کِتھ چھِ یِم